شُپَیان ڈِسٹَرٛکَس منٛز ییٚلہِ خانٛدر چھِنہ کَران تَتہِ چھِ کَران کٲم لُکھ تِم چھِ کَرَن کٲم تِم چھِ ترٛامہِ منٛز دِوان بَتہٕ تہٕ پَتہٕ چھِ کَران کٲم تَتھ منٛز چھِ ژور ژور یِوان کھیٚنہِ أکسٕے ترٛامہِ منٛز چھِ کھیٚوان ژور یِکوَٹَے بیٚیہِ چھُ شُپیان ڈِسٹِرٛکَس منٛز ساروی کھۄتہٕ اہم یُس کَلچَرَر پرٛیٚکٹِس چھِ تَتہِ چھِ گژھان سُہ گوٚو کہِ تِم چھِ ہردٕ وِزِ کَران کٲم تِم چھِ اَکھ بوٚڑ دۄہ مَناوان تمہِ دۄہ چھِ کَران تِم کٲم تِم چھِ سارنی رِشتہٕ دارَن بُلاوان تہٕ کھیناوان چھِکھ پنٛنہِ گَرِ بَتہٕ تہٕ رَنان تیٚمہِ دۄہ اَصٕلۍ اَصٕلۍ سِنۍ رَنان مازَس بَناوان واریاہ سِنۍ تہٕ تِمَے رَنان تہٕ کھیناوان چھِ